ییٚلہِ ہَسا أسۍ گِنٛدَان چھِ مطلب یہِ گی یِم چھِ أسۍ گِنٛدَان لاگُن گِنٛدَان چھِ سٲنِس کٲشرِس منٛز چھِ کہاوت اکھ تہٕ اکھ گٔے کاہ أسۍ حظ چھِ امہِ گِنٛدنہٕ سۭتۍ واریاہ نزدیٖک یِوان اَسہِ حظ چھِ فرٛؠنٛڈٕز بَنان اَکہِ گامٕکۍ چھِ آسان بیٚیہِ گامٕکۍ چھِ آسان اَسہِ حظ چھِ پانہٕ ؤنۍ واریاہ کٔلوز یِوان اَسہِ چھِ تِہنٛز پتہ لاگان یِم کیاہ چھِ کھؠوان أسۍ کیاہ چھِ کھؠوان سورُے ہَسا بیٚیہِ ہَسا علمِس منٛز گژھان عزا واریاہ واریاہ مطلب ہُہ یِتھ کٔنۍ چھُ اَسہِ واریاہ تہِ پتہ لَگَان یِمَن کیٚس پَسنٛد چھِ اَسہِ کۄس چھِ پَسنٛد واریاہ تہِ کینٛہہ مطلب ہُہ نزدیٖک چھِ أسۍ یِوان